آ بہٕ چھُس کران واریاہ مطلب یِم سوشَل میٖڈِیا یہِ اِستعمال یَتھ منٛز فیس بُک چھِ ٹیویٖٹَر چھُ اِنسٹاگرام تہِ یا واٹٕسایپ تہِ یا ٹیلی گرام تہِ یِم چھُس بہٕ کران یوٗز دۄہٕے اَتھ منٛز چھُس مےٚ پسنٛد کہ بہٕ چھُس اَتھ پٮ۪ٹھ ہٮ۪کان پَنٛنۍ پروڈکٹ پروڈکٹ پوشٹ کٔرِتھ پَنٛنۍ ہٲیِتھ باقِیَن سٔہ باقِیَن فیس بُکَس پٮ۪ٹھ چھُس بہٕ ایٚڈ کران تٔمِکۍ پَنٛنۍ پروڈکٹ ہاوان یُس بہٕ بِزنِس چھُس چلاوان تٔمۍ سۭتۍ چھِ تِمَن پرموشَن مِلان تہٕ پوشٹ چھِ ہٮ۪کان تَتھ پٮ۪ٹھ کٔرِتھ یہِ چیٖز چھِ مےٚ اَتھ پٮ۪ٹھ پسنٛد کہ أمۍ سۭتۍ چھِ گژھان پروڈکٹَس پرموشَن تٔمۍ کِنۍ چھِ پتہٕ واریاہ کَسٹَمَر بنان یِم ہٮ۪کان چھِ ہٮ۪تھ تہٕ بیٚیہِ پَنٕنۍ فوٹو تہِ چھِ کھالان یا باقٕے ویٖڈیو نِش بیوٗٹی تہِ چھِ کھالان اَتھ پٮ۪ٹھ خاص کر چھُس بہٕ چلاوان کہ بِزنِس پَنُن پرموٹ کرنہٕ خٲطرٕ اَتھ پٮ۪ٹھ چھِ مےٚ چَینَل تہِ بنٲومٕژ فیس بُکَس پٮ۪ٹھ تہِ اِنسٹاگرامَس پٮ۪ٹھ تہِ ٹُویٖٹَرَس پٮ۪ٹھ تہِ تہٕ چھُس بہٕ اِتھٕے پٲٹھۍ یِم چیٖز پَکناوان تہٕ اَتھ سۭتۍ چھُس بہٕ کم سے کم دۄہَس منٛز اگر ژۄوُہ گنٹہٕ چھِ ژۄوُہ گنٛٹَو منٛز چھُس بہٕ پانٛژھ شےٚ گنٛٹہٕ سوشَل میٖڈِیاہَس پٮ۪ٹھ دِوان تِکیٛازِ کہ یِم پوشٹ یا باقٕے چیٖز وُچھنہٕ خٲطرٕ کیٚنہہ چیٖز چھِ اَتھ منٛز یِم مطلب پسنٛد چھِنہٕ کِہیٖنۍ یَتھ منٛز کہ مطلب غلط چیٖز چھِ یوان اَتھ پٮ۪ٹھ کھالنہٕ نیوٗڈِٹی یا غلط چیٖز چھِ یِوان اَتھ پٮ۪ٹھ پرموٹ کرنہٕ یِم زَن گژھنۍ گژھان کِہیٖنۍ ییٚمہِ سۭتۍ سماجَس پٮ۪ٹھ چھِ پٮ۪وان اثر یا شُریَن پٮ۪ٹھ چھِ پٮ۪وان اثر یا باقِیَن یۄس تہِ نٔو جَنٛریشَن نٔو پُوے چھِ تِمَن پٮ۪ٹھ چھِ اثر پٮ۪وان بہٕ وَنہٕ ایُتُے کہ اَتھ پَزِ گورمنٛٹَس یا یِمَن یِم أمیکِۍ پٮ۪ٹھٕ چھِ تِمَن پَزِ اَتھ پٮ۪ٹھ قدم تُلُن کہ یِم غلط چیٖز گژھَن نہٕ سوشَل میٖڈِیاہَس پٮ۪ٹھ کھسٕنۍ کِہیٖنۍ یِمَن پلیٹ فارمَس پٮ۪ٹھ خاص کر کہ ٹُویٖٹَر چھِ یا فیس بُک چھِ یا اِنَسٹاگرام چھِ یِمَن سارِنے پٮ۪ٹھ یِمَن پٮ۪ٹھ پَرِ نہٕ کھالُن یہِ کِہیٖنۍ تہِ تِکیٛازِ کہ أمۍ سۭتۍ چھِ سماجَس خرٲبی گژھان بیٚیہِ وَنہٕ بہٕ کہ چھِ یہِ اَصٕل چیٖز تہِ مگر چھِ خراب چیٖز تہِ یِمٕے چیٖز چھِ مےٚ کھران اَتھ پٮ۪ٹھ تُلٕنۍ تٔمۍ کِنِتھ وَنہٕ بہٕ أمۍ چھِ کَرٕنۍ اِستعمال سوشَل میٖڈِیا مگر اَصٕل چیٖز پرموٹ کرنہٕ خٲطرٕ نہٕ کہ غلط چیٖز ییٚمہِ سۭتۍ سماجَس پٮ۪ٹھ غلط اثر پیٚیہِ